چَلینٛجِنٛگ ٹایم یُس زَن میٛانہِ خٲطرٕ چھُ روٗدمُت سُہ چھُ ٹیٚنتھہٕ کلاسُک ایٚگزامِنیشَن روٗدمُت تِکیٛازِ ٲں ٹیٚنتھہٕ ٹُویٚلتھہٕ کَلاسُک ایٚگزامنیشَن روٗدمُت ٹویٚلتھہٕ کَلاس منٛز گییاو لاک ڈَوُن بِکاز پیٖپٕل ٲسۍ فیس کران کورونہ پرٛابلِمٕز کوٚوِڈ پرٛابلِمٕز تہٕ تہٕ اسہِ ٲسۍ نہٕ پَتہٕ سُکوٗل یَژھن أسۍ ٲسۍ نہٕ پَتہٕ سُکوٗل زیادٕ تَر گژھان کیٚنٛہہ تہٕ یِم تہِ اسہِ پَتہٕ کَلاس ٲسۍ أسۍ تہِ ٲسۍ تِم آنلاین کَلاس ایٚٹیٚنٛڈ کران کُنہٕ ساتہٕ اوس کَشمیٖرس منٛز نیٚٹ چَلان کُنہِ ساتہٕ اوس نہٕ نیٛٹ چَلان کیٚنٛہہ مَگر ٲں أسۍ ٲسۍ نہٕ أسۍ ٲسۍ پنٕنۍ ایٚجوکیشَن ٲسۍ أسۍ کَنٹِنو تھاوان ٲں کُنہِ ساتہٕ ٲسۍ أسۍ آنلاین کٔلاس دِوان کُنہِ ساتہٕ ییٚمہِ ساتہٕ نیٚٹ پرٛابلِم نیٚٹؤرٕک پرٛابلِم ٲس آسان أسۍ ٲسۍ بُکسَن پٮ۪ٹھ پَران تہٕ